وٹ اِز وٹ اِز یُوَر فیورِٹ تھِنٛگ ایباوُٹ یُور ہوم ٹاوُن اور سِٹی یوٚتانۍ میانہِ سِٹی ہُنٛد تعلُق چھُ بہٕ چھُس سِریٖنگرَس منٛز روزان تہٕ سِریٖنگرٕ کِس أکِس علاقَس یَتھ شہرِ خاص کِس أکِس پوٗرٕ یَتھ ہاٹ آف ڈاوُن ٹاوُن چھِ وَنان سُہ گوٚو کاوڈارا راجوری کدٕل یِم ایڈجی میٲنِس علاقَس بہٕ چھُس روزان کاوڈارِ ا تھ أنٛدۍ أنٛدۍ چھِ راجوری کدٕل نَوا کدٕل جامعہ مَسجد نَوہَٹا زینا کدٕل عالی کدٕل عیٖدگاہ یِم اَتھ أنٛدۍ أنٛدۍ چھِ یہِ تہٕ یِم یہِ پَنُن شہرِ خاص چھُ مےٚ واریاہ خۄش کَران کیازکہِ یہِ چھُ واریاہ پرون تہِ قٔدیٖم شہر تہٕ بیٚیہِ چھِ وٕنکٮ۪س تہِ تَمِکۍ تِم آثار یِوان لَبنہٕ اَتہِ اَتھ شَہرٕکۍ خاص کر اگر أسۍ وٕچھو کہِ یُس گۄڈنیُک مسلمان بادشاہ رینٛچِن شاہ ییٚمِس اوس ناو تہٕ سُہ تہِ چھُ اَتہِ دَفن بُلبُل لانکرٕ ییٚمِس پتہٕ تھووُن یٚیمِس پتہٕ ناو اوس سدرُالدیٖن تہٕ سُہ چھُ اَکھ زیٖٹھ تہٕ سُہ کِتھ کٕنۍ بَنیو پتہٕ مَسلمان تہٕ وَجہ کیاہ اوس تٔمِس ٲسۍ دَپان یُس تٔمِس ٲس کُیِن تٔمۍ سٕنٛز ٲسۍ تہٕ سۄ ٲس اکہِ مَزہَبٕچ یہِ اوس لَدٲخۍ یہِ اوس بود پتہٕ ووٚن یِمو دوٚپُکھ ہے أسۍ کٔمۍ سُنٛد مَزہَب کَرو اِختِیار پتہٕ ووٚنُکھ کہِ یُس کٕدلَس تَرِ اورٕ تہٕ تٔمۍ سُنٛدُے مَزہَب ہسا کَرو أسۍ اِختِیار دَپان مےٚ چھُ بوٗزمُت بہٕ ہیکہٕ نہٕ ؤنِتھ کِہیٖنۍ یہِ چھےٚ سٕہی غَلَط تہِ سُہ ہیکَن ؤنِتھ ہِسٹورِیَن دَپان اَتہِ ہسا توٚر پتہٕ بُلبُل صٲب صُبحٲے اَپٲرۍ کٕدلہٕ کِنۍ تہٕ تِم ٲسۍ مسلمان تہٕ کوٚر تِمو یُہُنٛدُے کیاہ چھِ اَتھ وَنان مَزہَب اِختِیار تہٕ یِتھٕے کٕنۍ چھُ اَتہِ بِیاکھ اَکھ بَڈشاہ ٹامب یَتھ أسۍ وَنان چھِ بَڈشاہ صٲبُن تہٕ تَتہِ چھ بَڈشاہ صٲبَس مَدَر دَفن پانہٕ چھُ بَڈشاہ صٲب تَتھ چھ وَنا مَزارِ سلاتیٖن یُس اَتہِ چھُ یہٕ مَطلب سُہ چھ وٕچھِنۍ لایق جاے یَتھ شہرِ خاصَس منٛز یِتھٕے کٕنۍ چھُ زٲنہٕ کٕدل تہٕ تَتھ تہِ چھ پَنٕنۍ فٲدِیَت کہِ زٲنہٕ کٕدل چھُ اَکھ پرٛون کدل یُس مارکیٹ وٕنکیس تہِ چھُ یِوان ماننہٕ زینا کٕدل مارکیٹ ڈَاوُن ٹاونُک مارکیٹ ڈاوُن ٹاوُن مارکیٹ یُس چھُ سُہ زٲنہٕ کدل عٲلۍ کدل یا مَہراج گَنٛج یہِ چھُ اَکھ یِوان سُہ یہِ اوس ہول سیل مارکیٹ یِوان کَپرُک ماننہٕ یا مَسالَن ہُنٛد مارکیٹ اوس یِوان ماننہٕ یہِ بیٚیہِ چھِ اَکھ پرٲنۍ اَکھ ڈِسپینسٕری یُس مَہراج سٕنٛزۍ وَقتہٕ چھِ تَتھ چھِ وَنان ایس آر گَنٛج یا پوسٹہٕ آفِس چھُ اتہِ پرٛون پوسٹہٕ آفسا ییٚمہِ ساتہٕ گۄڈنِیُک پوسٹہٕ آفِس یُس لال چوک اوس تہٕ تہٕ دٔیِم اوس اَتہِ یِتھٕے کٕنۍ چھُ یا عٲلۍ کدلہٕ عٲلۍ کدلہٕ یُس مَشہوٗر عٲلۍ کدل چھُ تَتھ دٔچھِنۍ کِنۍ یورٕ گَژھوُنٕے بدگیر سایِڈٕ اَگر أسۍ تَرو دٔچھِنۍ کِنۍ چھُ اَکھ مَسجِد یِوان پرٲنۍ قٔدیٖم مَسجِد گۄڈنِچ مسلمانن ہِنٛز مَسجِد بَنے أتی عٲلۍ کدلہٕ یا اَتہِ چھُ اَکھ مَحلہٕ مِلِچ مَر مِلِچ مَر مَحلہٕ اوس کہِ اَکھ مےٚ چھُ بوٗزمُت مِلِچ گوٚو یُس فارِنر کُنہِ جاے سیٹٕل گَژھِ تٔمِس چھِ وَنان ملیٖچ تہٕ سُہ اوس اَکھ مسلمان یُس أتی بَسیو تہٕ اتہِ سُہ صرِف پٕنٛڈِت پٕنٛڈِتٕے یوت روزان تہٕ سُہ چھُ گۄڈنِیُک مسلمان یُس اَتہِ پٮ۪و تَتھ ناو مِلیچ مر مَطلب اَتھ تہِ چھِ اَکھ ہِسٹِری یِتھٕے کٕنۍ اوس یا بُلبُل صٲب چھُ اَتہِ بُلبُل صٲبُن اَستان چھُ اَتہِ بُلبُل لانٛکرَس منٛزن یِتھٕے کٕنۍ چھُ کیاہ چھ اَتھ وَنان واریاہ اَستان چھ دَسگیٖر صٲبُن چھُ اَتہِ چھُ دَسگیٖر صٲبُن اَستان تہِ خانیار یَتھ أسۍ وَنو یا مَخدوٗم صٲبُن اَستان چھُ یا بیٚیہِ چھُ یہِ کیاہ چھِ اَتھ وَنان عالی مَسجِد چھِ یا عیٖدگاہ چھُ عیٖدگاہَس چھُ پَنٕنۍ اَکھ اِمپارٹینٕس عیٖد نیماز چھِ اتہِ یِوان پرنہٕ یہِ چھُ واریاہ بوٚڈ اَکھ گرٛاوُنٛڈ یِتھٕے کٕنۍ چھُ یِتھٕے کٕنۍ اگر أسۍ وٕچھو مَلگُزار ڈاوُن ٹاوُنَس منٛز بوٚڈ اَکھ مَلگُزار یَتھ وَنان چھِ مَلخاہ سُہ تہِ چھُ واریاہ اکھ بوٚڈ مَلگُزار یِتھٕے کٕنۍ چھُ کَلاے یَتھ دیوار چھِ وَنان سُہ چھُ ژوٚن سایِڈَن دَپان سُہ چھُ ژور پانٛژھ کِلوٗمیٖٹَر بوٚڈ دیوار أنٛدۍ أنٛدۍ اَتھ قِلَس یِتھٕے کٕنۍ چھُ مَطلب واریاہ تہٕ بہٕ کوٗتاہ وَنہٕ یا دٔریایہِ جہلِم چھُ اَتھ دۄن حِصَن منٛز کَران ڈِوایِڈ شہرِ خاصَس یِتھٕے کٕنۍ مَطلب بیٚیہِ چھِ اتہِ پرٲنۍ تِم تِم آرکِٹیکچَر اَتھ ڈاوُن ٹاوُنَس منٛز ییٚمۍ یُس وٕچھِتھ چھِ گَژھان واریاہ دِل خۄش گژھان کہِ سٲنۍ پرٲنۍ مَکانہٕ کِتھ چھِ ٲسۍ مٕتۍ یا واریاہ واریاہ بیٚیہِ بُزَرگ واریاہ چھِ دَفن تہِ اَتہِ اَحد زَرگر چھُ اتہِ دفَن یا أسۍ وَنو یہِ ڈاکٹَر علی جان یِم أتی چھِ أتی ٲسۍ روزان شہرِ خاصَس منٛز یا شیخ محمد عبدُاللّٰہ یِم تہِ اَتہِ ٲسۍ تِم ٲسۍ نَو شہرا روزان تہٕ سُہ تہِ اوس اَکھ ڈاوُن ٹاونُک اَکھ حِصہٕ یِتھٕے کٕنۍ چھُ میٖر وایِض ٲسۍ اَتہِ روزان اَکھ خانٛدان تِم تہِ ٲسۍ شہرِ خاصَس منٛز روزان یِتھٕے کٕنۍ حکیٖم ٲس اَتہِ آسان واریاہ مےٚ چھُ بوٗزمُت اَمہٕ حکیٖم اوس اَکھ مَشہوٗر حکیٖم تِم تہِ ٲسۍ أتی ڈاوُن ٹاوُن شہرِخاصَس منٛز روزان یِتھٕے کٕنۍ یَتھ چھِ پَنٕنۍ اَکھ اِمپارٹینٕس کیازکہِ شَہَر اوس یُتُے باقٕے اوس اَتھ گُزَر اوس چھَژٕبَل اوس گُزَر یورٕ اوس حَوَلہٕ ہِیوٚر اوس گُزَر یورٕ یِتھٕے کٕنۍ اوس بَٹوارِ گُزَر شَہَر اوس تَمہِ ساتہٕ کَنفایِنٛڈ أزیُک شَہَر تہِ تَتھ شَہَرَس چھِ واریاہ فرق آز چھُ وۄنۍ گانٛدَربل تہِ اوس یِوان اوترٕ تانۍ سِریٖنَگرَسٕے سۭتۍ یورٕ اوس یِوان پَٹَن تانۍ ایچ ایم ٹی ہِیور اوس یِوان سِریٖنگر یِتھٕے کٔنیتھ شَہَر تہِ بَڑیوو واریاہ